اَسَلامُ علیکُم آ کیٛاہ بہٕ چھُ سا یہِ سٕٹار گولڈَس سۭتۍ کَتھ کَران آ تۄہہِ نِش حظ نِیو اَسہِ یِم دوٗر یِم حظ ٲسۍ یِمَن حظ ٲسۍ کالٹی اَصٕل یِم حظ ٲسۍ اَصٕل یِم حظ ٲسۍ یِم حظ ٲسۍ اَصٕل تہٕ یِم حظ فٕٹۍ نہٕ کینٛہہ نہ حظ درٛاو یِمَن رنٛگ بیٚیہِ حظ ٲسۍ یِم شاین تہِ دِوان اَصٕل یِم حظ ٲسۍ چمکان تہِ میٛانہِ حِساب حظ ٲسۍ یِم اَصٕل بیٚیہِ نہ حظ فٕٹۍ تہِ یِم نہٕ مےٚ کِہیٖنۍ